وعلیکُم اَسلام اَہَن حظ تُہۍ چھِو حظ مُدَثر اَہَن حظ اَہَن حظ اَہَن حظ اَسہِ حظ ٲس یہِ ریڈ می نوٹ سیوَن اَہَن حظ اَہَن حظ

آ أسۍ حظ یِمہو ؤنۍ پَگاہ پگاہ کٲلۍکیٚتھ یا ؤنۍ تَو مےٚ تَتھ کوٗتاہ لوٚگ وۅنۍ سُے گوٚو زیادٕ اَہَن حظ

اَہَن حظ اَہَن حظ تَتھ ہَے ٲس وۅںۍ چھُ تیلہِ یِمہٕ بہٕ کٲلۍکیٚتھ تہٕ بہٕ اَنو سۭتۍ اَے اَہَن حظ اَسہِ چھِ بیٚیہِ زٕ ژور موبِایِل نا تِم تہِ اَنہو بہٕ تیٚلہِ تِمن تِمن تہِ حظ اکھ گُپھوٗ آبَس تہٕ بیٚیِس پھُٹ ڈِسپٕلے

اَکھ حظ چھُ یِہَے ریڈ می نوٹ فایو بیٛاکھ چھُ یہِ رِیَل می ٹین

اَہَن حظ اَہَنا اَہَن حظ سُہ اَہَن حظ اَتھ چھِ وۅنۍ دِنۍ برابر ژوٚوُہ شَتھ اَہَن ہا اَہَن حظ ؤلِو حظ تیلہِ یِمہٕ بہٕ کٲلۍ کیٚتھٕے تہٕ بہٕ اَنکھ تیٚلہِ ہُم زٕ تہِ سۭتۍ اَہَن حظ اَدٕ اَہَن حظ اَہَن حظ ؤلِو بہٕ کرو تۄہہِ

اَہَن حظ نوٹ فایَل تہٕ بیٛاکھ چھِ رِیَل می ٹین

اَہَن حظ اچھا ٹھیٖک چھُ